پانٛژھ ساس پانٛژھ ہتھ ترٛےٚ ساس ژور ہتھ تہٕ وُہ اکھ لچھ سدہ شیٚتھ زٕ لچھ وُہ ساس پانٛژھ ہتھ ترٛےٚ نو لچھ نمتھ ساس زٕ ہتھ تہٕ ترٛےٚ